پانژھن کَنٹریٖزَن ہُند دُنہی چٮ۪ن چھُ ناو وَنُن آسٹریلیا چھُ اکھ سُپین چھُ بیاکھ رٔشیا چھُ بیاکھ فرانس چھُ بیاکھ جرمٔنی چھُ بیاکھ